اسلام علیکُم اَہَن حظ تُہۍ چھُو حظ ٹھیٖک آ بہٕ حظ یٔمۍ مےٚ ونیٛاو مو نا تۄہہِ سُہ رِشتُک تُہۍ چھُو نا سا مٔنٛزِم یور پَتہٕ ووٚنہٕ ہَس کیٚنٛہہ کٲنٛسہِ مطلب اَچھا پےَ مطلب کوتاہ جَلدی حظ کَتھ اَچھا نٔیِس رٮ۪تَس منٛز اَچھا ٹھیٖک تُہۍ ؤنِو حظ مےٚ مطلب سُہ گَرٕ مطلب کٮُ۪تھ کیٛاہ چھُ لٔڑکہٕ ؤڑکہٕ اَچھا ٹھیٖک آ سُہ کیٛاہ حظ چھِ لٔڑکہٕ کَران اَچھا ٹھیٖک تہٕ سیلری کیٛاہ چھِ اَچھا تیٚلہِ گوٚو اَصٕل لٔڑکہٕ چھِ حظ اَصٕل مطلب خانٛدان وانٛدان گَرٕ وٲلۍ تہِ چھِ حظ اَصٕل چلو سُے حظ تٔمۍ حظ چھِ پوٚرمُت تہٕ وۅنۍ چھِ سُہ مطلب گَرِ چھِ سۅ آسان تٔمۍ چھِ مطلب ساریٚے ڈِگری کٔرمٕژ حظ آ سُہ حظ چھِ گژھان پرٛایویٹ سکوٗلَس ٹیٖچَر آ سُہ حظ چھِ أتی بانٛڈی پورَہ آ آ سُہ تہِ حظ چھِ زینان پنٕنہِ رۄپیہِ دَہ گٲڑۍ حظ وَلہٕ حظ یہِ تۄہہِ مطلب یہِ تِمَن پَنٕنۍ مَرضی گژھِ کیٛاہ انٛنَس أسۍ چھِنہٕ ڈِمانٛڈ وِمانٛڈ کَران کِہیٖنٛۍ حظ نہَ نہَ أسۍ حظ کَرو نہٕ ڈِمانٛڈ یہِ تِمَن پنٕنۍ مطلب خوٚشی گژھِ تہٕ سۄن وۄن تہٕ اَنَن تِم حظ آ آ بَس بیٚیہِ حظ ٹھیٖک نہَ حظ نہِ یی اَمکُے اوس وَنُن اَگر تُہۍ یہِ کٔرۍہِیٖٛوٗ تہٕ یوٗتاہ جَلدی گژھِ ہے تہٕ اَچھا آ یہِ ترٛٲوِ تُہۍ اَصٕل پٲٹھۍ وَلہٕ حظ یہِ تِم وَنَن تہٕ تی کَرو آ وَلہٕ حظ وُِچھ وُچھو کیٛاہ وَنَن تہٕ وۅنۍ گوٚو سانہِ طرفہٕ چھَکھ نہٕ ڈِمانٛڈ آ سٲری مگر واریاہ چھِنہٕ حظ تھاوان آ تی چھِ آ کوٗتاہ توتہِ حظ تِم گژھَن آ یہِ حظ گژھِ نَیہِ رٮ۪تہٕ نَیہِ رٮ۪تہٕ گژھُن حظ چلو ٹھیٖک حظ چھُ